ہیلو ہیلو کَم حظ بوٗٹھ کَم اکھ سَپوٹٕسا کِنہٕ ہُم چَپنہِ یا جوٗتی کۭتیٛاہ چھُو ہیٚںۍ اچھا ٹھیٖک کَم کہٕ قٕسٕم چھُو تۄہہِ یِم چھِ واریاہ قٕسٕم کَلَر تہِ چھِ یَتھ واریاہ اَسہِ چھُ کرٛہُن اَکھ سَفید چھِ أڑۍ کِرٛہِنۍ چھِ نیٖل چھِ تۄہہِ یِم خۄش لٮ۪گنو تۄہہِ کۭتیٛاہ چھُوتُلٕنۍ دَہ بہہ ڈِسکاوُنٛٹ تے گَژھِوٕ اَصٕل وُہ پٕنٛژٕ پٔرسنٛٹ مہ گَژھیو آ ہُم ہاے ہیٖل تہِ چھَوا نِنۍ بَچن ہٕنٛدۍ خٲطرٕ چھِ سَپوٹٕس تہِ یِمَن لۄکچَن کورٮ۪ن کِتھ چھِس جوٗتی لۄکچہِ تہِ تۄہہِ چھُوا ہاے ہیٖل تہِ نِنۍ بَچن آ لیڈیٖز بوٗٹھ تہِ چھُوا نِنۍ کِنہٕ ہُمنٕے یوت جَنٹٕلنٕے یوت مۄہنوٮ۪ن کِتھ تیٛا

جوٗتی ووٗتی یہِ تِم تہِ نا اچھا ٹھیٖک کَم کَلر گژھِنو تۄہہِ

اَوا بٕلیک تہٕ کرٛیٖم کَلر نا بیٚیہِ نہ کٕہۭنۍ بیٚیہِ کانٛہہ اَچھا میروٗن کَلرا اَچھا ٹھیٖک ڈِسکاوُنٛٹ گَژھیُو اگر واریاہ ہن نِیِو وُہ پٕنٛژٕ پٔرسنٛٹ گَژھِوُ ڈِسکاوُنٛٹ لیڈیٖز چَپنہِ تہِ چھِ مۄہنوٮ۪ن خٲطرٕ بوٗٹھ تِمَن خٲطرٕ چَپنہِ تہِ چھِ شُرٮ۪ن خٲطرٕ چھِ بوٗٹھ جوٗتی پرٛٮ۪تھ کانٛہہ قٕسٕم یُس تۄہہِ خۄش گَژھِوٕ یُس سایز تۄہہِ نِیِو یا کَلَر کُس نِیِو کَمہِ ٹایپہٕ پٮ۪ٹھ نِیِو تہٕ تِم چھُو سورٕے اَوا سِلیپر تہِ چھِ اَوا ہاے ہیٖل تہِ چھِ اَوا تِم تہِ چھِ تِم تہِ چھِ اَوا تۄہہِ آسیو واریاہ زٕ نِنۍ نا اچھا ٹھیٖک شُرٮ۪ن تہِ نِنۍ نا اچھ ییٖزیو تیٚلہِ تہٕ نیٖزیو ٹھیٖک چھا وۄنۍ ییٚمہِ ساتہٕ تۄہہِ خۄش گَژھِوٕ تَمہِ ساتہٕ یِیِو تُہۍ

تُلِو ٹھیٖک چھُ اَدٕ کیٛاہ